ہیٚلو وعلیکُم سلام مےٚ میڈَم تُہۍ چھُو حظ ٹھیٖک اَہَن حظ بِلکُل أسۍ حظ چھِ ٹھیٖک تُہۍ تۄہہِ حظ ٲسوٕ اَز خٲرٕے چھِ حظ تۄہہِ کوٚروٕ اَز کال حظ میڈَم اَہَن حظ بِلکُل بہٕ حظ چھَس عایشہ ؤنِو حظ اَہَن حظ ؤنِو میڈم اَہَن حظ اَہَن حظ اَہَن حظ بِل بِلکُل ظاہرہ میڈم بہٕ چھَس برابر حظ بوزان یہِ تُہۍ وَنان چھِو اَہَن حظ ظایرہ جی مےٚ چھُ ایٚکسَلَس منٛز حظ واریاہ اَصٕل ہولڈ اگر تُہۍ مےٚ ایٚکسَل دِیِو ایکسلٕچ کٲم حظ ہٮ۪کہٕ بہٕ واریاہ اَصٕل پٲٹھۍ حظ کٔرِتھ بیٚیہِ یہِ تُہۍ ایکاونٛٹس وغیرہ ٲسِو سمبالُن سُہ ہیکہٕ بہٕ حظ سورُے سمبٲلِتھ اَہَن حظ مےٚ ٲس تھوڑا گَرچی پرٛابلِم حظ پریشٲنی ٲس تھوڑا گَرچی تَمہِ کہِ وجہ سۭتۍ ہیوٚک نہٕ مےٚ پَنُن آفیسَس منٛز پَنُن اَصٕل ثٲبِت کٔرِتھ کیٚنٛہہ حظ مگر برٛونٛٹھ کُن کَرٕ بہٕ پَنُن پوٗرٕ کوٗشِش بہٕ کَرٕ پوٗرٕ کٲم حظ میڈم اَہَن حظ آ کیٚنٛہہ چھُنہٕ پرواے میم ٹھیٖک حظ چھُ چلو ٹھیٖک حظ چھُ اَسلامُ علیکُم